وعلیکُم اَسلام اَہَن حظ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک پٲٹھۍ آ ؤنِو ؤنِو تُہۍ

آ تُہۍ ہیٚکِو یِتھ یور نہٕ مَگر تَمہِ برٛونٛٹھ چھُ مےٚ تُہُنٛد ایپواینٛٹمٮ۪نٛٹ تھاوُن لٮ۪کھِتھ ییٚتٮ۪ن تُہۍ ؤنِو مےٚ تۄہہِ کیٛاہ چھُو ناو تہٕ بیٚیہِ کیٛاہ چھُو تۄہہِ ایج وغیرہ تُہۍ ہٮ۪کِو یِتھ یور اکھ ہٮ۪کِو تُہۍ مَنٛڈیٚے بیٚیہِ ہٮ۪کِو تُہۍ یِتھ فرایڈیٚے آ

اَچھا اَچھا تُہۍ ہٮ۪کِو اَتھ منٛز کٲم کٔرِتھ تُہۍ کٔرِو کٲم تُہۍ چٮ۪یِو سۄکھبُل ترٛیش چٮ۪یو تُہۍ تھوڑا تہٕ بیٚیہِ کٔرِو پَرہیز کٔرِو یہِ ٹھنٛڈٕ چیٖز کھٮ۪نہٕ نِش

اَچھا

نہَ نہَ برٛیش روٗزیو تُہۍ کران مَگر کٔرِو کَم کَم کٔرِو مطلب زیادٕ مہٕ دِیو تَتھ کیٚنٛہہ تَمے حِسابہٕ کٔرِو تُہۍ بیٚیہِ ییٚلہِ تۄہہِ باسٮ۪و پَنٕنِس پانَس ترٛٲوِو یوٗتاہ مےٚ ٹھیٖک روزِ کَرُن تیٛوٗتاہ ٲسِو تُہۍ کران بیٚیہِ چٮ۪یو تٔرٕنۍ ترٛیش مہٕ ٲسِو چٮ۪وان کِہیٖنٛۍ تہِ نہٕ ٹھیٖک چھُ تُہۍ کٔرۍزیٚو مےٚ واٹٔس ایپَس پٮ۪ٹھ ڈِٹیل سینٛڈ تہٕ بہٕ تھاوٕ یہِ لٮ۪کھِتھ تُہٕنٛز ایپوایِنٛٹمٮ۪نٛٹہٕ او کے